چوٗنٛکہِ یہِ چھُ دور ماڈٲن ٹٮ۪کنالجی ہُنٛد دور چھُ آز چھِ نٔے نٔے ٹٮ۪کنالجیٖز دۄہ پَتہٕ دۄہ وٕچھان آ آز چھُ ٹی وی موبایِل فون موبایِل فونَس منٛز اِنٹَرنٮ۪ٹ یا پوسٹَر کہِ ذریعہ ہٮ۪کو أسۍ کانٛہہ تہِ چیٖز اٮ۪ڈوِٹیٖز کٔرِتھ کانٛہہ بِزنِس آسہِ یا کانٛہہ تہِ چیٖز آسہِ کُنہِ قٕس کُنۍ تہِ آسہِ اَسہِ اٮ۪ڈوِٹیٖز کَرُن أسۍ ہٮ۪کو سُہ یِمو ذریعہ کٔرِتھ اَگر بہٕ وَنہٕ اَگر بہٕ وَنَکھ کانٛہہ خاص اٮ۪ڈوِٹیٖزمٮ۪نٛٹ یُس مےٚ وٕچھ ییٚمۍ بہٕ تھوڑا یُس زَن تھوڑا کِرٛیٹِو اوس أسۍ چھِ دۄہَے وٕچھان آز چونٛکہِ آز چھِ میچ چلان آی پی اٮ۪ل چھُ چَلان آز أسۍ چھِ وٕچھان ٹی وی یَس پٮ۪ٹھ اوٚوَر پَتہٕ ییٚلہِ اوٚوَر ختم چھُ گژھان تَمہِ پَتہٕ چھِ واریاہ وارِہَو قٕسمو ہُنٛد اٮ۪ڈوِٹیٖز یِوان یِم زَن واریاہ کرٛیٹِو چھِ آسان بہٕ ہٮ۪کہٕ نہٕ ؤنِتھ کیٚنٛہہ کہِ اَمہِ سۭتۍ گوس بہٕ اِنفٕلَنس یہِ ہٮ۪کہٕ نہٕ بہٕ ؤنِتھ کیٚنٛہہ اَلبَتہ مےٚ وٕچھ واریاہ تِم اٮ۪ڈوٕٹیٖز یِم زَن اَسہِ موبایِل فونَس پٮ۪ٹھ تہِ وٕچھ وٕچھَن فیس بُکَس پٮ۪ٹھ ٹِوِٹرٛس پٮ۪ٹھ اِنَسٹَگرٛامَس پٮ۪ٹھ یِم چھِ واریاہ کرٛیٹِو آسان وارِہَس حدَس تام مگر بہٕ ہٮ۪کہٕ نہٕ ؤنِتھ کیٚنٛہہ کہِ اَمہِ سۭتۍ گوس اِنفٕلَنس